وعلیکُم سلام اہن حظ ٹھیٖک

ٹھیٖک ٹھیٖک ؤنِو ؤنِو ٹھیٖک ٹھیٖک

تۄہہِ چھےٚ تۄہہِ تۄہہِ چھُو حظ ڈیٖلَرشِپ نِمٕژ آچھا اچھا چھِ سبزی سٲرٕے اَوا تُہۍ تھٲیزیو تُہۍ تھٲیزیو آرڈَر ترٛٲیِتھ تہٕ تَتھ منٛز چھِ یِوان یہِ ہاکھ یِیِو تۄہہِ بیٚیہِ رازما ہٮ۪مب بیٚیہِ یی اَلہٕ بیٚیہِ یِن یہِ وانٛگَن یِن تہٕ بیٚیہِ پھُلگوٗبی یِم یِم چھِ یِم یِم سبزی چھِ اَسہِ وٕنۍکٮ۪ن اٮ۪وٮ۪لیبٕل تہِ ہاکھ بَنہِ ہاکھ اگر کِلوٕ ہاکھ اگر کِلوٕ حِساب وٕچھو ہاکھ بَنیو تۄہہِ تِم چھِ پانٛژھ کِلوٗ پانٛژھ کِلوٗ چھِ أسۍ کٕنان دۄن ہَتَن تہٕ یُس آ پانٛژھ کِلوٗ دۄن ہَتَن کِلوٕ کِلوٕ حِساب چھِ تھوڑا ریٹ تَتھ زیادَے پَہَم گَژھان تہٕ وا رُوان یِم وانٛگَن چھِ رُوانٛگَن چھِ أسۍ کٕنان سُہ پیٚیو تۄہہِ تٕرٛہہِ رۄپیہِ کِلوٗ

تہِ اَدٕ پَتہٕ وٕچھو تیٚلہِ ییٚلہِ تۄہہِ زیادٕ آسیو ییٚلہِ تۄہہِ زیادٕ آسِوٕ ضوٚرَتھ تَمے حِسابہٕ وٕچھِو کیٚنٛہہ چھُنہٕ کیٚنٛہہ چھُنہٕ نہ نہ نہ نیٖلۍ مرژٕوانٛگن چھِنہٕ کیٚنٛہہ تَتہِ روٗد اَلہٕ اَلہٕ اَلہٕ چھِ ژَتجی رۄپیہِ کِلوٗ تہٕ نہ نہ یہِ یہِ ریٹ چھِ اَسہِ چھِ ریٹ یِہوٚے اَمی آے وۄنۍ اگر تۄہہِ تُلُن چھُو اگر تۄہہِ آرڈَر چھُو ترٛاوُن تہٕ ترٛٲیِو تہٕ سبزی چھِ یی اٮ۪وٮ۪لیبٕل اَسہِ وٕنۍکٮ۪ن تہٕ تُہۍ ہیٚکِو نِتھ تہٕ بیٚیہِ اَلہٕ تہِ چھِ ہاکھ تہِ چھُ تہٕ یَتھ چھِ یہِ بَنیو تۄہہِ یہِ ریٹ بیٛاکھ قٕسٕم چھُ اَسہِ یہِ پھُلگوٗبی پھُلگوٗبی بَنیو سَستَے وُہ رۄپیہِ کِلوٗ آز بنٛدگوٗپی چھُنہٕ کیٚنٛہہ نہ

ٹھیٖک چھُ ٹھیٖک چھُ ٹھیٖک چھُ ٹھیٖک چھُ تُہۍ تُہۍ ییٖزیو اوٗرۍ تُہۍ ییٖزیو سون تہٕ پَتہٕ وٕچھو تٔتی کَرو کَتھ باتھ اَصٕل پٲٹھۍ تٔتی کَرو اَدٕ ٹھیٖک چھُ ٹھیٖک چھُ ٹھیٖک چھُ ٹھیٖک چھُ ٹھیٖک چھُ اَوا اَوا چلو چلو چلو تُلِو چلو